بَڈگٲمۍ ڈِسٹرٛکَس منٛز یِم زَن گاڑِ لوکن میَسَر چھِ یِنہٕ گَژھنہٕ خٲطرٕ تِم چھِ سوموٗ چھِ بَسہٕ چھِ رِکشہ چھِ زِ لوکَن تہِ چھِ گَژھان سہوٗلیت مگر اَکثَر بیشتَر یِم لوکھ چھِ تِمَن چھُنہٕ وَقتَس پٮ۪ٹھ آسان گٲڑۍ میسر کِہیٖنۍ ییٚمہِ سۭتۍ ییٚمہِ کہِ وجہ سۭتۍ زَن تہِ تِمَن چھُ پیٚوان مُشکِلاتَن ہُنٛد سامنہٕ کَرُن لوکھ چھِ آسان پریشان گٔمٕتۍ ہوٚتہِ پٮ۪ٹھہٕ یوٚتَتھ تام وُچھان گٲڑۍ یی نا کُنہِ کِنۍ تہٕ تِم واتہٕ ہان پننِس مقامَس پٮ۪ٹھ خاص کَر بَچہِ چھِ آسان سکوٗل گٔمٕتۍ بُزَرٕگ لوکھ ہَسپَتال وانو کِنۍ پھیران چھِ آسان تِمَن چھِنہٕ وَقتَس پٮ۪ٹھ سۄ گٲڑۍ بَنان تہٕ تِمَن چھِ پیٚوان مُشکِلاتَن ہُنٛد سامنہٕ کَرُن کینٛژَن علاقَن منٛز چھِ کینٛژَن علاقَن منٛز یِم زَن گاڑِ یِوان گژھان چھِ تِم چھِ اصٕل پٲٹھۍ میَسر مگر کیٚنٛہہ علاقہٕ چھِ تِم تہِ ییٚتہِ نہٕ گاڑیٚن ہنٛز سُہ آمد رَفتہٕ زیادٕ چھُ کِہیٖنۍ تہٕ لوکھ چھِ گژھان مُشکِلاتَن منٛز شٲمِل یہِ چھِ اِنسان سٕنٛدۍ ضٔروٗریاتہِ زِندگی وُنکِکِس یَتھ وَقتَس منٛز گاڑِ گژھن میسر آسنہِ واریاہ ییٚمہِ سۭتۍ زَن نہٕ لوکَن پیٚن مُشکِلاتَن ہُنٛد سامنہٕ کَرٕنۍ کِہیٖنۍ